وعلیکُم السلام اہن حَظ أسۍ حَظ چھِ فلڈ ڈِپارٹمینٹ پٮ۪ٹھ ؤنِو حَظ آ تُہۍ کتھ ڈسٹرکس منٛز چھِو یِوان ٹھیٖک تُہۍ کرۍزٮ۪و کٲم تُہۍ انۍزیو پگاہ اپلِکیشن انۍزٮ۪و تُہۍ لیٖکِتھ اینڈ تتھ انۍزٮ۪و تُہۍ مُہر کرنٲوِتھ أتی سرپنج سنٛز یا مۄکدم سنٛز تہٕ تُہۍ واتنٲوزٮ۪و سۄ اپلِکیشن یور ادسا بِہِو